سانٮ۪ن ہَسپَتالَن ہَسا چھِ واریاہ پرابلم چاہے ڈِسٹرک بانڈیپوراہَس مَنٛز چھُ سُمبل ہاسپِٹَل تَتہِ ہسا چھُنہٕ ایٚکس رے بَرابَر گَژھان کِہیٖنۍ کانٛہہ مِشیٖنی سیوٚد ییٚمہِ مشیٖن سۭتۍ پراپرلی اِنسانَس ہیٚلدی گَژھِ ہا چاہے ایٚکس رے مِشیٖن چھ سی ٹی سکین چھُ چاہے کانٛہہ تہِ ٹیٚسٹ چھُ ٹیٚسٹ ہَسا چھِنہٕ تَتہِ بَرابَر گَژھٲنی پراپرلی چھِ نہٕ ٹیٚسٹ گَژھٲنی چاہے یِتھ پٲٹھۍ ڈِسٹرک ہاسپِٹَل چھ باقیَن جایَن سرینگرَس مَنٛز چھ ڈِسٹرک ہاسپٹَل آسان یِتھ پٲٹھۍ ہَسا گوٚژھ اَسہِ بانڈیپورا سُمبُلَس مَنٛز تہِ ہاسپِٹَل آسُن یتھ ہَسا پراپرلی چاہے کانٛہہ تہِ بیٚمار ٲسِن تمس ہَسا گٔژھ تِم واتٕنۍ تَتہِ ہسا چھُ نہٕ پراپرلی گَژھان مینٹین مینٹین ہَسا چھُیی نہٕ تَتہِ تَتہِ چھُ نہٕ واتٲنی گۄڈنیٚتھ بیٚمارَن کِہیٖنۍ چاہے کینٛہہ تہِ ٲسۍتن تَتہِ ہسا چھُ نہٕ واتان بیٚمارَن کِہیٖنۍ أسۍ ہَسا چھِ گورمنٹَس اپیٖل کَران چاہے کینٛہہ تہِ گٔژھۍ تَن اَسہِ ہَسا گوٚژھ گۄڈنیٚتھ ہاسپِٹَلچ فیسَلٹی آسٕنۍ چاہے کینٛہہ تہِ ٲسۍتن دوا دُکان چھ گۄڈنیٚتھ تِم چھِ زٕ نَمبَر دَوہے کٕنان تِم ہَسا گٔژھ صاف دَوا کٕنٕنۍ ڈِسٹرک ایٚڈمِنِسٹریشنَس وَنان صاف دُکان دَوا کٕنٕنۍ تِم ہَسا چھِ دَوا کٕنان تمہِ سۭتۍ چھَ نہٕ کانٛہہ فَرقے گَژھان تمہِ پَتہٕ چھِ ہاسپِٹَلچ پرابلم ہوسپٹَلس چھ نہٕ گۄڈنیٚتھ کار پارکِنٛگ چھَیی نہٕ تتھ تتھ چھنہٕ ڈسٹ بِن چھ نہٕ پراپرلی کِہیٖنۍ ایٚکس رے مِشیٖن چھ نہٕ پراپرلی کِہیٖنۍ چاہے کینٛہہ تہِ ٲسۍتن تِم ہَسا چھنہٕ کانٛہہ مِشیٖنی چھَ نہٕ سیود ییٚمہِ سۭتۍ مینٹین ہیٚکہِ ہا ہاسپِٹَل گٔژھِتھ ریٚفَر ہیٚکہِ نہٕ ریٚفَر پیٚیہِ ہا نہٕ پیشَنٹ کَرُن کِہیٖنۍ ییٖتِس کالَس ہَسا پیشَنٹ ریٚفَر چھِ کَران تیٖتِس کالَس ہَسا چھ آسان تمِس ڈیٚڈ ڈیٚڈ چھُ آسان سُہ لوٚگمُت گَژھنہِ چاہے کانٛہہ پریگنِٹ زٔنۍ چھِ آسان تمس ہَسا چھنہٕ پراپرلی گَژھان مینٹین تَتہِ کِہیٖنۍ نارمَل تَتہِ ہسا چھِ نہٕ سرجری تہِ بَرابَر گَژھان کِہیٖنہ اَگَر کانٛہہ تہِ ہاسپِٹَل ییٖتیا ہن ہاسپِٹَلَن مَنٛز چھِ گَژھان پراپرلی پراپر گَژھان یہِ مینٹین گَژھان پیشَنٹَس ڈِسٹرک بانڈیپورہ سُمبُل ایریاہَس مَنٛز نَسا چھُنہٕ کانٛہہ مینٹینے گَژھان یہِ پیشَنٹ ڈِسٹرک ایٚڈمِنِسٹریشنَس گُزٲرِش کَران تُہۍ کٔرِو سا آ گۄڈٕ وٲتِو سہَ ہاسپٹَل ہاسپٹَلٕچ پرابلم چھِ بٔڑ پرابلم تَتہِ سا چھُنہٕ پراپر مشیٖن تہِ چھنہٕ تَتہِ کِہیٖن کانٛہہ تہِ چیٖز ٲسۍتن تَتہِ ہسا چھنہٕ بَرابَر کِہیٖنۍ تِم